اَسلامُ علیکُم تُہۍ چھُو حظ شٔکیٖل احمد یُس جگنوٗ ایپ یَتھ جگنوٗ پٮ۪ٹھ چھُو جگنوٗ سٮ۪نٹر پٮ۪ٹھ چھُو مےٚ حظ چھِ اَمان ناو آ تہٕ عرض اوس یہِ مطلب مےٚ اوس مےٚ ٲس مطلب بہٕ چھُس نا تۄہی نِش مطلب کیب کران بُک تہٕ عرض اوس یہِ زِ مطلب یِم مےٚ چھِ مطلب نٮ۪برِم تِمَن اوس یور یُن مطلب ٹورَس خٲطرٕ تہٕ مےٚ ؤنِو تُہۍ مطلب مےٚ آسہٕ زٕ گاڑِ ضوٚرَتھ مطلب تِم تِمَن چھُ ییٚتہِ ٹرٛپَس خٲطرٕ گژھُن تہٕ تُہۍ ہیٚکوِ تُہۍ ؤنِو مےٚ تُہۍ ہیٚکٕوٕ ؤنِتھ مطلب کوٗتاہ ہٮ۪کہِ گٔژھِتھ دۄن گاڑٮ۪ن آ مطلب پانٛژھ ساس نہ حظ نہ حظ پانٛژھ ساس نہٕ کیٚنہہ پانٛژھ ساس کھۄتہٕ کم گژھَن گَژھٕنۍ مطلب پانٛژھ ساس سُہ گوٚو زیادٕ پہم وۄنۍ کٔرِو حظ تُہۍ تھوڑا کَم تُہۍ سوٗنچِو یِہُنٛد تہِ مطلب یمَن چھِ بَچہٕ وَچہٕ سۭتۍ یورٕ وۄنۍ کٔرِو یِہِنٛد یِہُنٛد کم مطلب وۄنۍ کٔرِو حظ تُہۍ مطلب کم مطلب یِہُنٛد تہِ سوٗنچِو کیٛازِ کہِ یِمَن چھِ پتہٕ بیٚیہِ واپَس گژھُن یِمَن گَژھ پتہٕ پیمٮ۪نٛٹ نیرٕنۍ تہٕ وۄنۍ کٔرِو تُہۍ کیٚنہہ وۄنۍ وۄنۍ پرٛون لحاظ ترٛیٚیِم وۄنۍ وۄنۍ تھٲیِو تُہۍ لحاظ أچھَن منٛز تہٕ وۄنۍ کٔرِو یِمَن مطلب کَم ڈِسکاوٹَس پٮ۪ٹھ مطلب اگر تُہۍ پانٛژھ ساس چھُو ہٮ۪وان تُہۍ ہٮ۪یُو أمِس ساسٕے مطلب تُہۍ ہٮ۪یُو زٕ ساس روپیہِ تہٕ اگر تُہۍ اَتھ منٛز تھوڑا مطلب کم اٮ۪ڈوانَس ڈِسکاوٕنٛٹ کٔرۍہِو تیٚلہِ گژھِ ہا سُہ واریاہ جان کیٛازِکہِ یِمَن چھِ مطلب کھٮ۪ن چٮ۪ن تہِ چھِ مطلب تَتھ خٲطرٕ گژھِ یِمَن کانٛہہ خرچہِ نیرُن مطلب باقٕے چیٖز چھِ تہٕ تُہۍ مطلب بیٚیہِ اگر تُہۍ مطلب میون فیوَر کٔرِو تیٚلہِ گژھِ مطلب مطلب تُہُنٛد چھِ بیٚیہِ واریاہ مطلب مطلب بہٕ روزَو تۄہہِ تٲبیدار اَتھ خٲطرٕ تہٕ فیملی چھِ مطلب یِم چھِ زٕ فیملی مطلب نٮ۪برٕ پٮ۪ٹھ چھِ آمٕتۍ مطلب یِمَن چھِ مطلب ییٚتہِ مطلب کٔشیٖرِ منٛز چھِ مطلب واریاہ مۄغل گاڈنٕز مطلب یِمَن چھِ ٹورَس پٮ۪ٹھ گژھُن تور تہٕ تُہۍ ؤنِو مطلب کوٗتاہ ہیٚکِو تُہۍ نِتھ اَتھ مطلب اَتھ متعلِق تہٕ تُہۍ ؤنِو مےٚ بہٕ سوزَو تِم مطلب یِہُنٛد لِسٹ مطلب کٔژ نفر چھِ مگر تھوڑا کٔرۍزیو ڈِسکاوُنٛٹ کَمٕے پہن